سوشَل میٖڈیا چھُ سانہِ خٲطرٕ واریاہ زیادٕ ضٔروٗری بِکاز سوشَل میٖڈیا چھُ ہر کینٛہہ چیٖز ہر کانٛہہ اِنفارمیشَن آسہِ تام واتناوان ایٚگزامپٕل اگر نِوٕز پیپَر آسن یہِ تہِ دۄہَس یا یہِ تہِ گوٚمُت آسہِ نِوٕزپیپَر چھُ اَسہِ تام واتناوان أسۍ چھِنہٕ بےٚ خَبر روزان کینٛہہ أسۍ چھِ ہر کُنہِ کَتھ نِش باخبَر روزَان زِ سٲنِس گامَس منٛز چَلان کیاہ چھُ سٲنِس سِٹی منٛز چَلَن کیاہ چھُ اسی لیے گژھِ میٖڈیاہُک اَصٕل پٲٹھۍ خیال کَرُن نِوٕزپیپَر گژھن پَرٕنۍ تِکیازِ أسۍ تہِ گٔژھۍ روزٕنۍ باہ خبر شُکرِیہ